کٲشِر لوٗکھ چھِ کَران کتھ کٲشرِ لنٛگویج منٛزٕے باقٕیَن لوٗکَن سۭتۍ تہٕ کٲشرُے چھِ کَران پَسَنٛد کٲشرُے چھُ کٔش کشیٖر چھِ کَران کٲشِر گَھرِ منٛز چھِ کَران زیادٕ کٲشرُے لنٛگویج یوٗز تہٕ تِم لوٗکھ چھِنہٕ کَران کِہیٖنۍ نہٕ یِم نیٚبَر چھِ آسان زیادٕ تہٕ تِمو چھِ آسان زیادٕ اُردو اِنٛگلِش کوٚرمُت تَتہِ پَتہٕ تِمَن چھِ گژھان تھوڑا فترت تہٕ تِمے چھِنہٕ زیادٕ کَران پَتہٕ زیادٕ کَشمیٖری لَنٛگویج کِہیٖنۍ یِم بَچپَن پٮ۪ٹھ نیٚبرٕ آسان مگر یِم کٔشیٖرِ منٛزٕے چھِ آسان تِم چھِ زیادٕ کَران کٲشِر لَنٛگویجی کٔشیٖرے کٲشِر زبانٕے یوٗز تہٕ کٲشُر چھِ واریاہ اصٕل مٔدٕر زَبان یۄس أسۍ فِکرِ چھِ تَران جلدی جلدی